اَلسلامُ علیکُم ورحمتُہ اللہِ وَبَرکاتُہٗ یُس ہسا تۄہہِ یہِ سَوال چھُو ترٛومُت کہِ کیٚنٛہہ اِنٹرٛسٹِنٛگ کشمیٖری پھرٛیز یا وٲرڈ چھِ یِم ہسا کشمیٖری لنٛگویج چھِ اِنٹرٛسٹِنٛگ یا نوٹ ؤردی چھِ سُہ ہَسا چھُ یہِ کہِ گۄڈنیٛکُے وَنہٕ بہٕ تۄہہِ وارٕ کارٕ وارٕ کار یُس وۄن وٲرڈ چھِ أسۍ کَران اِستعمال یہِ ہَسا چھُ کٔشیٖرِ منٛز أہم وٲرڈ وارٕ کار ٹوٹھ ٹوٹھ تہِ ہسا چھُ واریاہ یعنی کہِ أکِس ماجہِ یُس خۄش کَرِ پَنُن نیٛچیٛو وارٕ کارُک مطلب ہسا گوٚو اصٕل قٕسمَت اِنشاء اللہ ییٚلہِ رُت آسہِ تہٕ ٹوٹھ ہسا گوٚو یُس پَسَنٛد آسہِ ماجہِ مٲلِس ماجہِ کُس تاون کُس تاون تہِ چھُ سُہ وٲرڈ یُس اسہِ زیادٕ تَر چھُ گژھان اَسہِ کٲشرِ زبٲنۍ منٛز یوٗز بیٚیہِ ہتا واے زیادٕ چھِ یِم کران فیٖمیل یوٗز زَنہِ کران یِم وٲرڈ یوٗز ہتا واے یی چھِ آسان تِم کران بیٛاکھ ہسا گٔے ہَے ژےٚ ترٛٹھ پینۍ ہت سا ژےٚ ترٛٹھ پینی یہِ تہٕ چھِ زَبردست عذابِ شٔدیٖد ہا گوٚو عذاب ہا عذابِ شٔدیٖد گوٚو ہے تھاو سا وۄنۍ تھاو سا وۄنۍ کر سا بنٚد کر سا بنٛد وَٹ سا پَنُن ٲس بیٛاکھ گوٚو اوٗ یہِ گوٚوُم بیٛاکھ پھَٹہٕ وانٛگُن یہِ پھٹہٕ وانٛگُن کیٛاہ چھِ وَنان یہِ پھٹہٕ وانٛگُن بیٚیہِ گوٚو بیٛاکھ مَزٕ بَلاے تَتہِ کۭژاہ مزٕ بَلاے ٲس بیٛاکھ گوٚو ہٲ زَن چھُے تصرُف ہٲ زَن چھُے تصرُف تُلہٕ ہۄڑ چھے زَن تُُلہٕ ہۄڑ تُلہٕ ہۄڑ یِتھٔے پٲٹھۍ چھِ بیٛاکھ یُس حظ آز کَم چھِ گوٚمُت نار ہا ہو ہو نار ہا ہو یِم ہَسا چھِ کیٚنٛہہ پھرٛیز یِم وُنکیٚن زیادٕ کٔشیٖرِ ہنٛز زبانہِ ہے وَٹ سا ٲس وَٹ سا ٲس بیٛاکھ گوٚو ہے بھیا ہے بھیا ہے بھیا ہے بھا یِم ہَسا چھِ کیٚنٛہہ وٲرڈ یِم کٔشیٖرِ زبانہِ منٛز یِم اسہِ عام چھِ گژھان یوٗز تہٕ بیٚیہِ چھِ کیٚنٛہہ پھرٛیز کہِ بہٕ ونہٕ تۄہہِ اَن پوش تیٚلہِ ییٚلہِ وَن پوش اَن پوش تیٚلہِ ییٚلہِ وَن پوش یِتھٔے پٲٹھۍ چھِ بیٛاکھ وقتٕچۍ نیٚماز چھے تختَس رَنٛدو تہٕ وَقتٕچۍ نیٚماز چھے بنٛدٕگی بے وَقتٕچۍ نِماز چھے مزاق تہٕ کھنٛدو بے وقتٕچۍ نیٚماز چھے شرمنٛدٕگی بوٗز تھا یہِ تہِ گوٚو کٲشر بیٚیہِ وَنان پرٛانیٛو چھُ ووٚنمُت پرٛون یہِ پرٛون گُہیٛون کَرِ تہِ کَرِ نہٕ نوٚو گاسہٕ تہِ کیٚنٛہہ یِم چھِ کیٚنٛہہ پرٛٲنۍ کیٚنہہ کہاوَت یِمَن پٔتۍ کِنۍ اَکھ وارِیاہ زیادٕ علِم چھُ وارِیاہ زیادٕ کیٛاہ وَنو أسۍ لِٹریچَر چھِ یا واریاہ زیادٕ کیٚنٛہہ راز چھپِتھ چھِ یِم نہٕ اَکھ عام اِنسان چھُ ہیٚکان زٲنِتھ کِہیٖنۍ مِثال کے طور پَر وَنہٕ بہٕ تۄہ یہوے وقتٕچۍ نیٚماز چھے تختَس رَنٛدو تہٕ وقتٕچۍ نیٚماز چھےٚ بنٛدگی بے وَقتٕچۍ نیٚماز چھے مزاق تہٕ کھَنٛدو بے وقتٕچۍ نیٚماز چھے شرمنٛدگی یا یہِ چھِ یا بیٚیہِ چھِ یتھ پٲٹھۍ پٲ یِتھٔے پٲٹھۍ چھُ کٔشیٖرِ منٛز گوٚمُت دَپان اگر بےٚ گارِ تہِ آسہِ گَژھُن برٛۄنٛہہ برٛۄنٛہہ گَژھہِ نیرُن مطلب اگر کانٛہہ تہِ کٲم کہیٖنۍ تہِ آسہِ نہٕ کٲم کَرٕنۍ توتہِ گژھہِ اِنسان نفر گۄڈٕ گۄڈٕ نیرُن برٛۄنٛہہ برٛۄنٛہہ نیرُن کیٛازِکہِ اَمیٛک مقصد گوٚو کہِ برٛونٛہمِس برٛونٛہمِس چھُ آسان زیادٕ فٲیدٕ تؤے وَنان اگر بےٚ گارِ تہِ آسہِ گژھُن برٛونٛہہ برٛونٛہہ گژھہِ گژھُن پیارُن گژھہِ نہٕ کِہیٖنۍ کانٛہہ کٲم چھِ کَرٕنۍ کوشِش کرٕنۍ ٹایمَسٕے پٮ۪ٹھ اَتھ گژھہِ نہٕ پَتھ دیٛن کِہیٖنۍ یِتھٔے پٲٹھۍ گوٚو بیٛاکھ أمسٕے آو خٔریٖدار تہٕ زورُن کَتھ أمسٕے آو خٔریٖدار تہٕ زورُن کَتھ یہِ چھُ گژھان عام طور پر آز لٔڑکِیَن یوٗز ییٚلہِ ہسا کٲنٛسہِ کوٚر کانٛہہ چھِ آسان کٲنٛسہِ چھِ آسان وُنہِ لۄکٹٕے کوٗر پَتہٕ اگر أٔمِس رِشتہٕ چھِ یِوان پَتہٕ چھِ یِم چھِ وَنان پَتہٕ ہو أمۍ تہِ أمتسٕے آو پتہٕ خٔریٖدار تہٕ زامُت کَس یِم ہسا چھِ کیٚنٛہہ اِنٹرٛسٹِنٛگ وٲرڈ یِم ہسا کٔشیٖرِ زبانہِ منٛز چھِ یِم ٲسۍ تۄہہِ سۭتۍ ییٚژھان چھِ شِیر کَرٕنۍ باقٕے وَالسَلام